اگر أسۍ سِٹیٹٕچ کَتھ کَرو کٔم چھِ پاپلیٹِڈ وٲتۍ وارِیاہ آبٲدی چھِ بارامُلہ چھُ یِوان تَتھ منٛز مین یا یِتھَے کٔنۍ اننت ناگ چھُ یِوان شُپین چھُ یِوان یِم چھِ تِم سِٹیٹس ییٚتہِ وارِیاہ پاپلیشن زیادٕ چھَ تہٕ اگر أسۍ وُچھو کہِ ییٚتہِ کراوُڈ آسہِ پاپلیشن ژٔر آسہِ تَتہِ کٔمہٕ نَگیٹو اسپٮ۪کٹٕس ہٮ۪کن پٮ۪تھ گۄڈنیُک ہیٚکہِ گَنٮ۪ر چھُ آسان گوٚمُت وارِیاہ گٮنٮ۪ر آسہِ تَتہِ شور آسہِ ژوٚر تَتہِ یِم چیٖز تہِ آسان مَکان آسان مَکانن سۭتۍ یِم چیٖز آسان یا وَتن ہٕنٛز پرٛابلِم آسہِ ییٚتہِ گَنٮ۪ر آسہِ وَتہٕ تہِ چھَنہٕ پتہٕ تَمہِ آیہِ تھاوان کِہیٖنٛۍ یا یِتھَے کٔنۍ چھُ أسۍ اَمہِ بغٲر وَنو أسۍ کہِ تَتہِ ہیٚکہِ ٲسِتھ یہِ ییٚلہِ گنٮ۪ر ژوٚر اوس ڈرنیج سِسٹمٕچ پرٛابلِم چھِ ہٮ۪کان گٔژھِتھ تَتہِ روٗد یُس پٮ۪وان چھُ تَتھ چھُنہٕ موقعہٕ آسان پتہٕ نیرنس کِہیٖنٛۍ گنٮ۪ر پاپلیشنس منٛز ییٚتہِ ژٔر آسہِ مَکان آسان ژٔر ہۄپٲرۍ یپٲرۍ یا اِتھَے کٔنۍ ییٚلہِ پاپلیشن ژٔر ٲسۍ زٔمیٖن زٔمیٖن گَژھِ کَم کیٛازِ کہِ لوٗکھ بَناوان مَکان لوٗکھ بَناوان باقٕے چیٖز اَمِچ اثرات پٮ۪ن زٔمیٖن گَژھِ کَم ہَے یِتھَے کٔنۍ اَتِکۍ رِسوٚرسِز گَژھن کَم رِسوٚرسِز گَژھن یِسن منٛز ییٚلہِ ژٔر ٲسۍ پاپلیشن رِسوٚرٕس پٮ۪ن سٍتۍ سٍتۍ استعمال کَرٕنۍ یا یِتھَے کٔنۍ اگر گاڑِ آسہِ ژَرِ ژَرِ تَمہٕ سٍتۍ ہیٚکہِ پولوٗشن گٔژھِتھ اَتہِ ژوٚر ژوٚر پولوٗشن ہیٚکہِ گٔژھِتھ گوٚو یِم چھِ کیٚنٛہہ کراوڈِڈ یِم آسان ایٚریا ییٚتہِ أسۍ چھِ یا آبٕچ کٔمی ہیٚکہِ ٲسِتھ تَتہِ کیٛازِ منٛگ چھِ ہۄرٕ ژٔر ہۄرٕ چھِ پاپلیشن ژٔر یۄرٕ چھِ باقِین رِسورسن ہٕنٛز مانٛگ ژٔر گوٚو یِم چیٖز ہٮ۪کن اٮ۪فیکٹ تَتہِ یِم نَگیٹیو اسپٮ۪کٹٕس ہیٚکن اَمِکۍ پٮ۪تھ